ہیٚلو سلام علیکُم تُہۍ چھِو حظ ژوٗنٹھۍ باپٲرۍ ہے جِناب اَسہِ حظ اوس یہِ زانُن کہِ تُہۍ ؤنۍتَو مےٚ ژوٗنٛٹھۍ کٔہۍ گژھان اَز پیٖٹۍ آ ساس ژوٗنٛٹھۍ کٔہۍ چھِ گژھان اَچھا ٹھیٖک اَسہِ حظ اوس پیٹہِ ہَتھ کھَنٛڈ اوس اَسہِ ضروٗرت ہفتَس منٛز چھِ اَسہِ مَگر یِم ضروٗرت اَدٕ چلو ٹھیٖک حظ چھُ مگر دیٖزیو ہاں اَدٕ حظ ٹھیٖک چھُ